یُٹنسلٕز چھِ أسۍ یوٗز کران زیادٕ رَننہٕ خٲطرٕ بَتہٕ سیُن رَننہٕ خٲطرٕ چھِ أسۍ کران کَڑٲے چھِ دیکچہِ چھِ وَنان أسۍ تَتھ دٮ۪گُل بیٚیہِ چھِ أسۍ کران سُٹوو بانہٕ تہٕ واریاہ واریاہ چیٖز تِکیازِ اَتھ منٛز چھُ گژھان جلدی تَیار تہٕ أسۍ چھِ بیٚیہِ چھِ اَتھ منٛز مطلب اَگر بٲژ گُتُلۍ آسن أسۍ چھ تمے حِسابہٕ بانہٕ کران یوٗز کَتھ منٛز کوٗتاہ واتہِ کوٗتاہ تراوو ریِس کُکر چھِ أسۍ یوٗز کران بَتہٕ رَننہٕ خٲطرٕ رَیِس کُکر بیٚیہِ چھِ أسۍ کران ہُہ ہی ڈِجٹل ہیٖٹر یَتھ پٮ۪ٹھ أسۍ بتہٕ رنیے یَتھ پٮ۪ٹھ تہٕ بیٚیہِ چھِ أسۍ کران گیس تہِ یوٗز تہٕ زیادٕ پہم چھِ أسۍ یوٗز کران یُٹنسلزٕے کُکِنگ خٲطرٕ چھِ أسۍ زیادٕ کران کھۄرٕ سانٕے یوٗز ہینڈلوٗم تہٕ تَتھ منٛز چھُ واریاہ اَصٕل تَتھ منٛز چھنہٕ لاران واران تہٕ سیُن جلدی کیٚنٛہہ تَتھ منٛز چھُ واریاہ مَزٕ دار بَنان رَیِس کُکر تہِ چھِ أسۍ زیادٕ یوٗز کران تَتھ منٛز چھُ واریاہ کیٚنٛہہ اَصٕل بَتہٕ تَیار گژھان یَتھ یُس مَزٕ دار یَتھ مَزٕ چھُ لگان پَتہٕ کھیٚنَس تہٕ